ہندوستانس منٛز یِم کھٮ۪ن چٮ۪ن چھِ تِم چھِ زیادٕ تر مصالہٕ دار آسان بیٚیہِ تِمن زیادٕ تیٖل آسان تروومُت مثلن دال چھِ بریانی چھِ زامن چھِ پلاو چھِ کٔشیٖرِ ہُنٛد واز وان چھِ مسالو منٛز چھِ لیدٕر چھِ نوٗن چھِ مزژاگن چھِ تیٖل چھُ یِم چھِ زیادٕ تر رومرہ روزمرہ زندگی منٛز استعمال یِوان کرنہٕ سٲنِس ہندوستانس منٛز